اَکھ بَہہ کُنہٕ وُہ شَتھ تُرٛنَمَتھ پانٛژھ ٲٹھ زٕ ساس ژور ترٛےٚ شےٚ زٕ ساس پانٛژھ سَتھ ٲٹھ زٕ ساس ژۄداہ شےٚ نَو زٕ ساس اَکہٕ وُہ